ینہٕ بہٕ ینہٕ بہٕ پریٹھیَس زایس مٲلِس ماجہِ تَنہٕ یہِ سا یہِ ووٚت مےٚ رُتٕے رُتٕے کران وٕنکؠن چھِ شُرۍ یِمن شُرؠن چھَس بہٕ نصیت کران تہِ چھُ مےٚ پسنٛد گژھان یِم شُرۍ گژھن نہٕ کٲنٛسہِ ہٕنٛدۍ بکواس نہٕ کرٕنۍ نیاے نہٕ تُلٕنۍ کُنہِ جاے نہٕ بیرِ کٲنٛسہِ ستاوٕنۍ کٲنٛسہِ سۭتۍ کٲنٛسہِ ہُنٛد نہٕ یہِ حسد یُن یِم گژھن ٹھیٖک پٲٹھۍ پَکٕنۍ یِم شُرۍ مےٚ چھُ یہِ پَسنٛد سارنٕے سۭتۍ گژھِ پَکُن رٔتھۍ پٲٹھۍ کٲنٛسہِ سۭتۍ گژھِ نیٛاے کینٛہہ تُلُن بکواس نہٕ کَرُن یہِ ہَسا یہِ ماجہِ گۄڈنؠتھٕے چھُ شُرِس ماسٹر مول موج یہِ سُہ تربِیت دِیس تہِ کرِ بَچہِ تہِ أمِس بَچَس چھِ نٔصیت یِوان کَرنہٕ یہِ گژھِ نہٕ کٲنٛسہِ سۭتۍ راوراوُن یِم گژھن ٹھیٖک پٲٹھۍ پَکٕنۍ ماے محبت بَڑاوٕنۍ لٕکَن سۭتۍ تہِ پَنٕنؠن سۭتۍ تہِ یِم گژھن نہٕ کُنہِ جایہِ کُنہِ جِرگَس منٛز آسٕنۍ یِمن گژھِ پرودِگار اَصٕلُک حِدایت کَرُن سارنٕے یہِ گژھن کرٕنۍ میٲنۍ شُرۍ بٲژ تہِ سٲری گرٕ یہِ ہسا یِم گژھن نہٕ کٲنٛسہِ سۭتۍ راو راوٕنۍ اَمہِ یہِ سا یہِ اَمہِ پَتہٕ چھُ اتھ خۄدایَن دیُتمُت تیُتھ طوفیٖکہہ یِم گژھن بیٚس تہِ نصیت کَرٕنۍ اگر یِم گَری ہیٚچھان تہٕ یِم کَرن بیٚیِس تہِ سۄ نٔصیت مگر نٔصیت کٔرِتھ چھےٚ سۄ زِٹھہ سُنٛد مانٕنۍ یُس نہٕ مانہِ تَتھ کیاہ کَرِ اِنسان تَتھ کَرِ خۄدٕے یوت بیٚیہِ کیاہ یہِ چھُ یہِ چھُ واریاہ تہِ کیٚمۍ مےٚ ہیوٚچھمُت اَتؠن چھُ اِنسان واریاہ تہِ کیٚمۍ ییٚمِس پَنٕنِس بَچَس کَرٕنۍ نٔصیت دَپَان چھُ یہِ بَچہِ زاو مےٚ یہِ چھُ خۄدایَن سوٗز یہِ گوٚژھ نہٕ کٲنٛسہِ راوروُن یہِ گوٚژھ نہٕ کٲنٛسہِ سۭتۍ جگڑٕ کَرُن أمِس گوٚژھ نہٕ رُشوَتھ کٲنٛسہِ ہُنٛد آسُن اَزَروُن آسُن أمِس گوٚژھ خۄداے اَصلُک حدایَتھ کَرُن دیوٕ سارنٕے کَرِ ہا کٲنٛسہِ بیرِ گٔژھن سَتاوٕنۍ گاسہٕ لوکھ گٔژھنِس توٗرۍ اَنٕنۍ کاٹھٕڑ گٔژھ نہٕ ژوٗر اَنٕنۍ ژوٗنٛٹھۍ پیٖٹۍ گٔژھنَس توٗرۍ اَنٕنۍ زِنۍ ہٹۍ گٔژھ نہٕ توٗرۍ اَنٕنۍ سُہ چھُ مُشکِلات گژھان مٲلِس ماجہِ کیُتھ أمِس مٲلِس ماجہِ گٔژھ کانہہ زِندٕ آسہِ یا صحت دی ہس موٗدمُت آسہِ ہا خۄدا تعالیٰ کرِ ہس مغفِرت سَتن لبن تھایہِ ہس گاش ییٚلہِ مانُن ماجِس مٲلِس ماجہِ ہُند تَربِیت بہٕ چھَس یَتھ سارنٕے نٔصِیتھ کران گَرِ بہٕ چھؠکھ دَپان یِتھ کٔنۍ بہٕ پٔچِس تِتھٕے کٔنۍ پٔکِو تُہۍ تہِ کٲنٛسہِ نہٕ راوراوُن اگر اورٕ کانٛہہ لیٚکھہٕ کَڑِ یورٕ نہٕ وَنُن کِہیٖنۍ کیاہ چھِ کانٛہہ پَکان سُہ کَرِ نہٕ کَتھ تٔمِس گژھِ یورے کَرٕنۍ کَتھ دَپان گژھؠس کوٚت گژھکھ ٹھیٖکھٕے چھوا سُے چھُ حِساب سُے چھُ کِتاب سُے چھُ اِسلام سُے چھُ دیٖن یہِ نہٕ بہٕ ہُہ تھۄکہٕ ترٛاونہٕ یا کینٛہہ اگر کانٛہہ تھۄکھ ترٛاوِ یورٕ گژھؠس دَپُن میون بَچہِ ٹھیٖکٕے چھُکھ ژٕ چھُ یا احسانٕے سُے گٔے مُسلمانٕے سُے گوٚو مولس ماجُن اَنُن مانُن نَتہٕ مِلنایہِ وَتَن پؠٹھ تھپہٕ وانہٕ پِیجَن پؠٹھ تھپہٕ باغن منٛز مگر تہِ گژھِ نہٕ گژھُن کینٛہہ